میٛانہِ مطلب میٛانہِ لایفہِ منٛز گٔے واریاہ زیادٕ ٹٮ۪کنالجی چینٛجِز آیہِ واریاہ کیٚںہہ آو زَنہٕ گۄڈٕ گۄڈٕ تہِ اگر أسۍ وٕچھو مطلب وِداِن زَنہٕ کِچَن آیٹَمٕز رایِس کُکَر آو اِنڈَکشَن ہیٖٹَر آو یہِ آو مطلب پیوٗرِفایر آو رایِس کُکر سۭتۍ تٔمۍ سۭتۍ مطلب واریاہ آسٲیِش چھِ گژھان مطلب ترٛاوان یِتھَے کَنَن ہُہ چھِس نہٕ پٮ۪وان نظر تھاوٕنۍ کینٛہہ وَنہِ اَنوس گۄڈٕ گرٛکھ أمۍ پَتہٕ پرٛاروس پَتہٕ پَتہٕ اَنو چھاوٕ الگ پٲٹھۍ ہُتھ منٛز چھِ ژھٕنان اَکی ساتہٕ ترٛٲیِتھ پَتہٕ گٲنٛٹہِ دۄیہِ گٲنٛٹہِ ہٮ۪کو سُچ وٲلِتھ تَتھ چھِنہٕ آسان مطلب کانٛہہ یہِ چھِنہٕ گژھان تَمہِ وجہ سۭتۍ چھِنہٕ کانٛہہ پرٛابلِم گژھان مطلب سہل چھِ گژھان واریاہ رَنُن کانٛہہ تہِ کٲم ہٮ۪کو ہورٕ کٔرِتھ بیٛاکھ چھِ مطلب اِنڈَکشَن ہیٖٹَر آو تَمہِ سۭتۍ تَتھ تَتھ تہِ چھِ مطلب کُنہِ قٕسمُک خطرٕ چھِنہٕ آسان نہ دزنُک نہ پاورَس لَگنُک یُس یہِ ہیٖٹَر اوس تَتھ پٮ۪ٹھ اوس دزنُک تہِ ساروی کھۄتہٕ اَکھ یہِ اوس تَتھ پٮ۪ٹھ ڈَر آسان مطلب پاورَس ہٮ۪کَن لٔگِتھ پَتہٕ اوس اِنسان اوس مران مٔرِتھ اوس تٔتۍنٕے ہٮ۪کان تہٕ مطلب تَمہِ سۭتۍ تہِ بچے مطلب واریاہ آز یِم اِنسِڈٮ۪نٹٕس چھِ واریاہ کَم گژھان کیس چھِ واریاہ کَم یِوان آز مطلب تَمہِ تہِ أنۍ واریاہ زیادٕ سہوٗلِیت آبُک ہُہ چھِ اَسہِ مطلب آب چھِ ہٮ۪کان گَرِ موٚکُر ٲسِنۍ مطلب پَنٛنہِ گَرِ چھِ ہٮ۪کان سُہ پیوٗر کٔرِتھ یا کُنہِ تہِ قٕسمُک شَک باسہِ پنٛنہِ گَرِ چھِ ہٮ۪کان مطلب تٔمۍ سۭتۍ تِم بٮ۪ماریو نِش چھِ پَتہٕ اِنسان بچان مطلب دٲدۍ چھِنہٕ پَتہٕ زیادٕ وۄتھان کیٚنہہ مطلب آب تٔمۍ سۭتۍ گوٚو آب ہوا گَرِ کَرٮ۪س تاپھ سُہ تہِ آیہِ اَکھ آسٲیِش بیٚیہِ بیٛاکھ گیٖزَر یہِ مطلب ٹرٛانسفارَم بایلَر لاگُن تَتھ تہٕ اوس واریاہ ہُہ اَکھ اوس پٮ۪وان گۄڈٕ لاگُن پَتہٕ اوس پٮ۪وان کَڑُن ہُتھ چھی نہٕ آسان تہِ سُچ ترٛاووس یَلہٕ سُچ کَرو بنٛد سُہ چھِنہٕ کانٛہہ مَسلَے آسان بیٚیہِ ساروۍ کھۄتہٕ اَکھ وُلٹہٕ یہِ پاورَس لَگنُک خطرٕ اوس آسان مطلب سُہ اوس تٔتۍنٕے زوٗ کڑان اِنسانَس رٔٹِتھ مگر ہٮ۪س چھِنہٕ آسان تیٖتۍ کِہیٖنۍ تِنہٕ مطلب نَلکہٕ ٲسۍ نہٕ ہٮ۪کان تھپھ کٔرِتھ یا تارِ چھِنہٕ وۄنۍ کَتھٕے تَتہِ اوس اِنسان تٔتۍنٕے لَگان مطلب ہورٕ تھاوان لٲگِتھ سرٛان تہِ کرِ تَتھ چھِ پَتہٕ پانَے گژھان آٹو کَٹ تہِ گژھِ بنٛد تہِ تَمہِ تہِ أنۍ واریاہ آسٲیِش تہِ پَرنٕکِس معاملَس منٛز ٹیب آو تہٕ تَنہٕ اوس پٮ۪وان اِنسانَس لیپٹاپ پَکناوُن ٹیب چھِ ہٮ۪کان اِنسان بیگس تہِ بٔرِتھ کُنہِ تہِ ساتہٕ کُھلٲیِتھ کُنہِ تہِ جاے مطلب تٔمۍ تہِ أنۍ واریاہ زیادٕ آسٲیِش مطلب کُنہِ تہِ ہہ جایہِ ہٮ۪کو نِتھ لیپٹاپ اوس واریاہ گوٚب گژھان ٹیب آیہِ تٔمۍ سٕنٛدۍ سۭتۍ آیہِ واریاہ اِنٹَرنٮ۪ٹ ٹیکنالجی آیہِ تٔمۍ تہِ کٔر واریاہ زیادٕ مدد واریاہ سہل گوٚو واریاہ آسٲیِش کیٚنہہ تہِ ہٮ۪کَو کُنہِ تہِ جایہِ پٔرِتھ کُنہِ تہِ جایہِ